اَسلامُ علیکُم وعلیکُم سَلام تُہۍ چھِو حظ ٹھیٖک اہَن حظ ٹھیٖک پٲٹھۍ شُکُر خۄدایَس کُن کٔرۍ تو حظ حُکم واریاہ اَصٕل چھُ واریاہ اَصٕل

اہَن حظ اہن حظ واریاہ چھِ ییٚتہِ اۭں

اَہَن حظ آز نہ آز نہ حظ چھِنہٕ تیٖژاہ سردی کینٛہہ تُہۍ ہیٚکِو اَصٕل پٲٹھۍ یِتھ تُہۍ أنۍ ہُکھ تُہۍ ؤنِو کہِ تۄہہِ کوٚت چھُو گژھُن تۄہہِ چھُوا سٲرسٕے ڈَلَس سیر کَرُن آ بِلکُل أسۍ حظ چھِ اَتھ ہیٚوان دَہ ساس رۄپیہِ بوٹَس منٛز لگان واتان تٕرٛہ نَفر تہِ مطلب بیٚیہِ اَصٕل پٲٹھۍ جاے آسان تَتھ پَنٛداہ نَفر تہِ وُہ نَفر تہِ چھِ پانَس تام اہن حظ بِل آ بِلکُل تُہۍ یِنو کٕہٕنۍ تہِ ٹٮ۪نشَن چھُنہٕ اَتھ اَدٕ کِہیٖنۍ چھُنہٕ پَرواے بیٚیہِ چھُو حظ پٕے اَتھ حظ چھُ اَسہِ یہِ تہِ تھوٚمُت کہِ کھٮ۪ن چٮ۪ن تہِ چھِ اتھ تھوٚمُت اَسہِ اگر تُہہِ کیٚنٛہہ آسوٕ کھیٚون بۄچھ لَگہِ کہِینٛہ لَگہِ چاے تہِ چھے ایوَیلیبٕل اَسہِ تھٲومٕژ اَسہِ چھِکھ تُہۍ ہیٚکِو اَصٕل پٲٹھۍ ہاں اۭں ڈِسکاونٛٹ حظ چل

ترٛےٚ ترٛےٚ گَنٹہٕ لَگَن اَتھ اَتھ آرام سان سورُے وٕچھِتھ کھٮ۪ن چٮ۪نُک تہِ بِلکُل کھٮ۪ن چٮ۪نُک تہِ چاے تہِ آ چاے سُہ چھُ مَگر سانَے تھروٗ تَتھ چھُونہٕ تۄہہِ تہٕ سۄ چھِ اَمی منٛز ژھٮ۪نان مطلب یُس تۄہہِ یِم دہ ساس چھُ نہ تۄہہِ چھُ نہٕ چاے واے یُس کھٮ۪ن چٮ۪ن آسہِ سُہ آسہِ سانہِ طرفہٕ تِکیازِ تہِ یہِ ژھٮ۪نان چھُ سُہ ژھٮ۪نان یِمُے دَہَو ساسو منٛز

کِہیٖنۍ حظ وۅنۍ چھُو تۄہہِ واریاہ و ۅنۍ چھُو تۄہہِ تُہۍ چھِو وَنان مےٚ چھِ واریاہ ٹیوٗرِسٹ کِہیٖنۍ تہِ چھُنہٕ پَراے تۄہہِ چھُ وَنۍ واریاہ ٹوٗرسٹ اور بیٚیہِ چھُو تۄہہِ گایڈ تہِ تُہۍ ہیٚکِو اَمہِ پَتہٕ اَسہِ بیٚیہِ تہِ کسٹمَر أنِتھ بیٚیہِ تہِ أنِتھ تہٕ کِہیٖنۍ چھُنہٕ پَرواے بہٕ کَرٕ تۄہہِ ساس رۄپیہِ کَم ڈِسکاوُنٛٹ کَرٕ بہٕ ساس رۄپیہِ تۄہہِ نہ ٹھیٖک حظ چھُ نَو ساس اچھا اَسلامُ علیکُم